اَکہِ دۄہ ٲسٕس بہٕ بِہِتھ أسۍ ٲسۍ پاپہٕ میون پاپہٕ اوس چَلاوان فون اَتہِ آو فیسبُکَس پٮ۪ٹھ چھِ اَتھَے کٔنۍ آسان ہٲیِتھ تٕم اِمیجِز اَتہِ ٲس اَکھ اِمیج فِراقٕچ مےٚ ووٚن پاپَس مےٚ ووٚنمَس ژٕ کَر أتھی پٮ۪ٹھ کِلِک ژٕ وٕچھ یہِ پاپَن کھُلوو سُہ اوس واریاہ اَصٕل فِراق پنٛدٕہَن شَتَن اوس سُہ مےٚ ووٚن پاپَس مےٚ ووٚن مےٚ کوٚر مٲلِس زارٕپار ووٚنمَس نہ بہٕ اَنہٕ یہِ بہٕ اَنہٕ یہِ چھِ واریاہ اَصٕل پاپَن مون نہٕ کِہیٖنۍ دوٚپُن إم چھِنہٕ آسان آنلاین چیٖز اَصٕل کِہیٖنۍ تہِ نہٕ مہ کَر یہِ آرڈَر مےٚ آو ما مہ کر یہِ دوٚپُن ہُتھَے کٔنۍ اَن بنٛدٕپورِ مےٚ ووٚن پاپَس ووٚنمَس نہ مےٚ آو یہِ واریاہ اَصٕل پَسنٛد ژٕ اَن ژٕ کَر مےٚ یہِ وٕ دِژ اَسہِ تَتھ ڈِٹیل مطلب سایز سورُے کینٛہہ دیُت اَسہِ تَتھ ییٚلہِ واریاہ ٹایم گوٚو تہٕ وٕ ووت سُہ گَرٕ ییٚلہِ سُہ گَرٕ ووت سُہ اوس نہٕ اَصٕل کِہیٖنۍ تہِ نہٕ یُتھ مےٚ تَتھ ڈِٹیل ٲسٕن دِژمٕژ سُہ اوس نہٕ تمہِ ٹایپُک کِہیٖنۍ مےٚ اوس تَتھ نٔرۍ تھٔوۍ مٕتۍ زیٖٹھۍ مےٚ اوس اٮ۪کس اٮ۪کس اٮ۪ل سایز تَتھ دیُتمُت تمو اوسُکھ اٮ۪لٕے سوٗزمُت شاید کیٛازِکہِ تَتھ ٲسۍ نٔرۍ تہِ پیٖنٛتیٛاہ اَکھ تَتھ اوس سُہ اوس یورٕ تہِ ٹایٹ سُہ اوس ژھوٚٹہٕ مطلب ییٚمۍ کِنۍ مےٚ پنٛدہ شیٚتھ رۄپیہِ بٔلۍ زایے گٔے سُہ چھِ مےٚ باسیٛومُت کہِ سُہ نٔگیٹِو اَکھ اٮ۪کسپیٖرینٕس یَس مےٚ پرٛوڈَکٹُک چھِ کیٛازِکہِ ییٚلہِ مےٚ سُہ فراق وٕچھ مےٚ وونُکھ گَرِکیو دوٚپُکھ نہ ما کَر پنٛداہ شیٚتھ رۄپیہِ گژھن زایہِ یِمَن پٮ۪ٹھ چھا بٔروٗس یِم چھِ نہ چھِ واپَس تنہٕ یہِ رَٹان کِہیٖنۍ تہِ نہٕ تَتھ اوس لیکھِتھ گۄڈتھٕے أسۍ رَٹو نہٕ یہِ واپَس کِہیٖنۍ تہِ نہٕ ہُتھ کَن اگر آسٮ۪م کوٚرمُت تِتھ کٔنۍ ما چھِ رَٹان تِم واپَس مونُکھ دوٚپُکھ ما کر یِم رَٹنَے نہٕ واپَس تہِ نہٕ کِہیٖنۍ مطلب مےٚ توتہِ گٔے مےٚ پنٛداہ شیٚتھ رۄپیہِ تمہِ دۄہ زایہِ کیٛازِکہِ تَتھ ٲسۍ نٔرۍ تَتھ ٲسۍ نٔرۍ پیٖنٛتیٛاہ اَکھ تَتھ فراقَس بیٚیہِ اوس ژھوٚٹ تہِ واریاہ نہ ہُتھ کٔنۍ اوس مےٚ سُہ زیوٗٹھ کوٚرمُت اَصٕل پَتہٕ کیٛاہ گٔے مےٚ سُہ ہُتھ کٔنۍ چھُنہٕ مےٚ لۄکٕٹ بیٚنہِ تہِ نہٕ کِہیٖنۍ بہٕ چھَس پانَے ساروِیو کھۄتہٕ لۄکٕٹ أتی لاگہِ ہے پَتہٕ سُہ کانٛہہ أسۍ چھِ لاگان زیٖٹھی پَلو پَتہٕ ہیوٚک سُہ چھِ مےٚ زایے پَتہٕ سُہ فراق گوٚمُت پَتہٕ چھُو گَرِکٮ۪ن نِش بےعزتی تہِ وَسان پَتہٕ ؤژھ مےٚ واریاہ بےعزتی تَتھ چیٖزَس پٮ۪ٹھ دوٚپُکھ گَرِکیو دوٚپُکھ پنٛداہ شیٚتھ رۄپیہِ کٔرِتھ زایہِ پنٛدہن شَتَن اِنہٕ ہانَے ہُتھ کَن زٕ زٕ فراک یَزار سُہ چھِ مےٚ باسیومُت ؤرٕسٹہٕ اَکھ اٮ۪کٕسپیٖرینٕس پنٛنہِ آڈرُک کُنہِ تہِ پرٛوڈَکٹُک